بالکل بالی وُڈن تہٕ ٹالی وُڈن کوٚر واریاہ زیادٕ اِمپیکٹ دُنیہِکس تہٕ کشمیٖر کِس کلچرس پٮ۪ٹھ ہندوستان سۭتۍ سۭتۍ کشمیٖرس منٛز تہِ آیہِ یہِ ٹرینٛڈ اپناونہٕ یِتھ تہِ کانٛہہ نیو موٗوی چھِ یِوان تمیُک فیشن چھِ ڈریکٹلی اٮ۪پلاے گژھان کٔشیٖرِ پٮ۪ٹھ تہٕ پوٗرٕ ہندوستانس منٛز

واریاہ ہِٹ موٗوی آیہِ اکھ بالی وُڈٕچ یتھ ناو اوس تیرے نام تیرے نام موٗوی منٛز چھِ ہیر سٹایِل یا ڈریسنٛگ سینٕس یُس تہِ چھُ سلمان خانُک سُہ آو اٮ۪پلاے کرنہٕ پوٗرٕ ہندوستانس منٛز ہندوستانس سۭتۍ سۭتۍ تہِ آو کٔشیٖرِ منٛز تہِ اٮ۪پلاے کرنہٕ تہٕ یتھ زن ونان ٲسۍ تیرے نام سٹایِل تہٕ وۄنۍ یِم تہِ مطلب موٗویٖز چھِ ہِٹ موٗویٖز چھِ یِوان تمیُک ہیر سٹایِل ڈریسنٛگ سینٕس یا ہُہ یہِ مطلب کانٛہہ تہِ چیٖز یُس نوٚو چھُ یِوان موٗویٖزن منٛز سُہ چھُ کٔشیٖرِ ہنٛدۍ لُکھ تہِ استعمال کران مےٚ چھُنہٕ یِتھ پٲٹھۍ یاد کینٛہہ وۄنۍ گوٚو مےٚ تہِ چھُ تیرے نام سٹایِل یُس تٔمِس ہیر سٹایِل اوس آسان سلمان خانس سُہ چھُ مےٚ ٹراے کوٚرمُت